اَگر أسۍ کَتھ چھِ یِتھ کٔنہٕ یِوان کَرنہٕ زِ اَگر مےٚ پَنُن دیش یعنے کہِ ہِندوستان ای فوٹوگرٛافو یعنے کہِ سٕنٮ۪پ شاٹٕس کِنۍ ہاونہٕ تہٕ بہٕ اَگر پَنٕنۍ کَتھ کَرٕ مےٚ چھِ فوٹوگرٛافی واریاہ زیادٕ پَسنٛد تہٕ بہٕ چھَس زیادٕ تَر اَگر بہٕ وٕچھ بہٕ چھَس کٔشیٖرۍ منٛز روزان تہٕ بہٕ چھَس زیادٕ نیچرٕچ فوٹو تُلان تہٕ میٛٲنۍ فوٹوگرٛافی چھِ واریاہ زیادٕ اَصٕل تہٕ بہٕ چھس اِنَسٹاہَس پٮ۪ٹھ کھالان یا کُنۍ جایہِ تہِ اَگر سٕٹوری کھالو تہٕ مےٚ چھِ واریاہ زیادٕ لایکہٕ ملان تہٕ لوٗکھ چھِ واریاہ زیادٕ پسنٛد کران تہٕ اَگر أسۍ کَتھ کَرو زِ ہِندُستانَس خٲطٕر اَگر مےٚ فوٹوگرٛافی آسہِ کَرٕنۍ تہٕ بہٕ کَرٕ ہِندُستانٕچ نیچرٕچ کَتھ ییٚتِچ رِیالٹی کِس چھِ زیادٕ تَر کَرٕ بہٕ پرٛٮ۪فَر کہِ بہٕ وٕچھ یِم تہِ جنٛگلٲتی یعنے کہِ اَپَر علاقہٕ یعنی کہِ روٗرَل علاقہٕ چھِ تِمَن منٛز گژھٕ بہٕ تہٕ تَتہِ کِتھ کٔنَتھ چھِ سُہ پُوَرٹی سُہ کَرٕ بہٕ پنٛنہِ فوٹوگرٛافی منٛز ایٖژاہ بیوٗٹِفاے کہِ تاکہِ لُکَن گژھِ اَنداز کہِ اَکھ پُوَرٹی چھِنہٕ کیٚنٛہہ غلط کٲم کِہیٖنۍ یا غلط چیٖز چھِنہٕ کِہیٖنۍ تہٕ بہٕ یَژھ زِ میٛٲنۍ فوٹوگرٛافی گژھِ واریاہ زیادٕ لُکھ پَسنٛد کَرٕنۍ تہٕ زیادٕ تَر کَرٕ بہٕ کوٗشِش زِ یِم روٗرَل ایریاز منٛز لُکھ چھِ تِہٕنٛز یِم یِم تہِ تِہِنٛدۍ مُصیٖبت یا مُشکِلات چھِ تِم کَرٕ بہٕ پنٛنہِ فوٹوگرٛافی تھرٛوٗ لوٗکَن تام واتناو تاکہِ تاکہِ تمَن میلہِ کیٚنٛہہ مَدَت بیٚیہِ چھَس بہٕ یَژھان زِ یُس نیچَر چھُ تَتھ گژھٕ بہٕ یہِ فوٹوگرٛافی کَرٕنۍ